مےٚ حظ اوس خٔزٕر ضروٗرت تُہۍ ؤنِو گۄڈٕ کیٛاہ کیٛاہ ٹایِپ چھِ کۭژاہ ویرایٹی چھِ ٹھیٖک ٹھیٖک اَہَن حظ آ ٹھیٖک حظ چھُ اَدٕ حظ ٹھیٖک چھُ تُہۍ ؤنِو مےٚ یِم اَدٕ حظ ٹھیٖک چھُ تُہۍ ؤنِو مےٚ اجوا کۭتِس چھِ گژھان کِلوٗ سَتھ ہَتھ رۄپیہِ تَمہِ کھۄتہٕ تھوڑا ہاے بَنہِ ٲٹھ شیٚتھ نَو شیٚتھ اَسہِ چھِ کالٹی اَصٕل ضروٗرت یہِ حظ چھِ مےٚ ضروٗرت اینگیج ٹھیٖک ٹھیٖک ٹھیٖک اَگر کَسٹَمایِز کَرٕناو بہٕ یِم خٔزٕر کَسٹامایِز چھُو تُہۍ کَران اَہَن حظ سُہ چاکلیٹ واکلیٹ پٮ۪ٹھٕ تِم اَچھا ٹھیٖک اَگر پٮ۪ٹھٕ پٮ۪ٹھٕ کٔرِو چاکلیٹ کوٹِنٛگ تَتھ گژھیٛا پرٛایِس ہاے کۭژاہ پرٛایِس گژھٮ۪س ہاے

ٹھیٖک ٹھیٖک ٹھیٖک تُہۍ تھٲوِزیٚو مےٚ دۄیہِ ترٛیہِ دۄہۍ بہٕ دِمَو تۄہہِ ڈیٹ تُہۍ تھٲوِزیٚو مےٚ اجوا منٛز مگر کَسٹَمایِز کٔرِتھ ٹھیٖک حظ چھُ کِہیٖنٛۍ تُہۍ تھٲوِزیٚو مےٚ کَسٹَمایِز ورٲے لگ بھگ تُہۍ تھٲوِزیٚو مےٚ ژور پانٛژھ کِلوٗ مگر اجوا نہٕ بدل کُنہِ منٛز ٹھیٖک ٹھیٖک اجوا منٛز تھٲوِزیٚو مےٚ کَسٹَمایِز کٔرِتھ یا تھٲوِزیٚو چاکلیٹ کوٹِنٛگ پٮ۪ٹھ اَدٕ حظ ٹھیٖک چھُ ٹھیٖک چھُ اَدٕ حظ ٹھیٖک چھُ اَدٕ حظ ٹھیٖک چھُ او کے باے